اَتھ چھُنہٕ رِسٲرٕچ اَتھ گژھِ فاین مٔٹیٖریل گژھن اَتھ آسٕنۍ پیپَر گژھن اَصٕل آسٕنۍ برٛش گژھن اَصٕل آسٕںۍ پینٛٹ تہِ گژھِ اَصٕل آسُن تہٕ ییٚمہِ وجہ سۭتۍ اَکھ خوٗبصوٗرت پینٛٹِنٛگ چھِ ہٮ۪کان بٔنِتھ